کٔشیٖرِ منٛز چھِ ییٚتہِ واریاہ سِٹیڈیَم زَن چھِ بَخشی سِٹیڈیَم چھُ اِندور سِٹیڈیَم چھُ کیٛاہ چھِ اَتھ دَپان شال باغ سِٹیڈیَم چھُ مطلب یِمَن منٛز چھِ واریاہیٚہہ سیٖٹِنٛگ کٮ۪پیسِٹی اَتہِ چھِ یِوان گِنٛدنہٕ کِرکَٹ فُٹ بال مطلب والی بال چھِ یِوان گِنٛدنہٕ بیٚیہِ تہِ چھِ یِوان واریاہ گیمٕز یِمَن جایَن گِنٛدنہٕ کِرکَٹَس منٛز چھِ یِوان ہیٚچھناونہٕ مطلب بیٹِنٛگ کِتھ کَنۍ چھِ یِوان ہیٚچھناونہٕ بیٹ تُلُن پَتہٕ کِتھ کَنۍ چھِ اَتھ شیپ رَٹٕنۍ اَتھَس بیٹِنٛگ گِرٛپِنٛگ کِتھ کَنۍ چھِ کَرٕنۍ گۄڈنٮ۪تھ بیٹَس مطلب پَتہٕ چھِ یِوان ہیٚچھناونہٕ بالِنٛگ بالِنٛگ منٛز چھِ یِوان سُوِنٛگ بالِنٛگ یِوان ہیٚچھناونہٕ فاسٹ بالِنٛگ یِوان ہیٚچھناونہٕ سِپِن بالِنٛگ یِوان ہیٚچھناونہٕ یاکَر یِوان ہیٚچھناونہٕ کِتھ کَنۍ چھِ لَگاوٕنۍ اَتھ خٲطرٕ چھِ اَتہِ بٔڑۍ بٔڑۍ کوچ کِرکَٹٕکۍ یِمو نا نیشنَل لٮ۪ولہِ چھِ گِنٛدمُت اَمہِ پَتہٕ چھِ گژھان اَمہِ پَتہٕ آی پی اٮ۪ل تہِ نیران بَچہِ یِتھَے کَنی چھِ آی پی اٮ۪ل تہِ اَتھ منٛز ہٮ۪کان نیٖرِتھ اۭں مطلب بہٕ دَپہٕ نہٕ اَتہِ چھِ نیران البتہ ہیٚکہِ نیٖرِتھ البتہ بہٕ دَپہٕ ہیٚکہِ نیٖرِتھ یِتھَے کَنۍ چھِ اَتہِ سِٹیڈیَمَس منٛز ہیٚچھناونہٕ یِوان مطلب کِتھ کَنۍ چھِ کیٖپرِنٛگ کَرٕنۍ کِتھ کَنۍ چھِ جمپ دِنۍ بال رَٹنہٕ خٲطرٕ یُتھُے ایٚج چھِ لَگان بیٹٕسمینَس یِم ٹٮ۪کنیٖکٕس چھِ یِوان ہیٚچھناونہٕ بیٹِنٛگ منٛز چھِ یِوان ٹٮ۪کنیٖک ہیٚچھناونہٕ کِتھ کَنۍ چھِ گیپ کَڑٕنۍ گیپہِ منٛز کِتھ کَنۍ چھِ شاٹ کَڑُن

یِتھَے کَنۍ چھِ یِوان ہیٚچھناونہٕ کِتھ کَنۍ چھُ مطلب چھَکہٕ ترٛاوُن کِتھ کَنۍ چھِ چوکہٕ کَڑُن کِتھ کَنۍ چھِ سایڈ ایٚج ترٛاوٕنۍ کِتھ کَنۍ چھُ مطلب یہِ ترٛاوُن سِٹیٹَس چَھکہٕ ترٛاوُن یِتھَے کَنۍ چھِ یِوان ہیٚچھناونہٕ یِتھَے کَنۍ چھِ یِوان ہیٚچھناونہٕ مطلب مطلب بالِنٛگ کِتھ کَنۍ چھِ کَرٕنۍ سُوِنٛگ کِتھ کَنۍ چھِ یِوان کَرنہٕ فاسٹ بالِنٛگ کِتھ کَنۍ چھِ یِوان کَرنہٕ مطلب کوٗتاہ چھِ رَن اَپ آسان نیُن یِتھَے کَنۍ چھِ اِںڈور گیم یِوان ہیٚچھناونہٕ تَتھ منٛز چھِ یِوان تَیکانڈو ہیٚچھناونہٕ اِوٕن ووٗمینٕز تہِ چھِ اَتھ منٛز شِرکَت مطلب نٮ۪برِم یِم چھِ آسان وٕنۍ أزۍکِس سطحَس منٛز چھِ ووٗمین تہِ یِوان مطلب اَتھ منٛز شِرکَت کَران اَتہِ اِوٮ۪نٛٹٕس یِوان مُنعقٕد کَرنہٕ مطلب یِم زَن اِوٮ۪نٛٹ چھِ گژھان اَتہِ آل اِنڈیا لٮ۪ولہِ چھِ مطلب اِوٮ۪نٛٹ چھِ گژھان تَتہِ چھِ یِوان مطلب سیٖٹِنٛگ اٮ۪رینٛجمٮ۪نٛٹ چھُ اَتہِ آسان لگ بگ دَہ وُہ ساس ہٮ۪کَن بخشی سِٹیڈیَم وٲتِتھ یِتھَے کَنۍ چھِ یِوان اَتہِ ہیٚچھناونہٕ واریاہ یِم مطلب یِم اِوٮ۪نٛٹ وِوٮ۪نٛٹ چھِ یِوان اَتہِ یِم کَرنہٕ اوٚوَر آل چھِ اَتہِ واریاہ مطلب اَمہِ سۭتۍ یِوان ہیٚچھناونہٕ ہہٕ یہِ اَمہِ سۭتۍ مطلب اِوٮ۪نٛٹ چھِ یِوان کَرنہٕ گورمٮ۪نٛٹ لٮ۪ولِک اِوٮ۪نٛٹ مطلب پَبلِک اٮ۪ویرنٮ۪س خٲطرٕ اِوٮ۪نٛٹ سٕموکِنٛگ اٮ۪گینٮ۪سٹ اِوٮ۪نٛٹ مطلب مختلف اِوٮ۪نٛٹ یِوان چھِ مُنعقٕد کَرنہٕ